یِم ٹرٛیبل لُکھ چھِ آسان یِم ٹرٛیبل یِم لُکھ چھِ آسان یِمن چھِ آسان اکھ مطلب الگ ماحول اکھ الگ کلچر یا اَز ہیٚچھو أسۍ یِم ٹرٛیبل لُکھ کیٛاہ چھِ یِمن کیٛاہ کیٛاہ مطلب وارِیاہ مسلہٕ مسٲیل چھِ یِوان پرنہٕ لٮ۪حاظہٕ صحت لٮ۪حاظہٕ یا پکنہٕ لٮ۪حاظہٕ یا بیٚیہِ کُن لٮ۪حاظ أسۍ وُچھو اَز گۄڈٕ چھِ ٲسمٕتۍ یِم ٹرٛیبل لُکھ چھِ یِم چھِ اکھ الگ لُک الگ لُک مطلب میٛون مطلب چھُ یِمن چھِ اکھ الگ ثقافت اکھ الگ جاے روزان یِم اِنسانن منٛز یِم مطلب کاسٹہٕ سِسٹم چھِ یِمن منٛز چھِنہٕ کاسٹ سِسٹم کِہیٖنٛۍ یِم چھِ یقیٖن کَران أتھۍ أسۍ چھِ اَکی نٔسلہٕ پٮ۪ٹھ آمٕتۍ تہٕ یِم یِم چھِ اَسہِ سٲنۍ ایرِیاہس منٛز وارِیاہ جایہِ لبنہٕ یِوان اللہ تعلیٰ ہن کٔشیٖرِ وارِیاہ وُسعت کٔرمٕژ یِم چھِ ییٚتہِ وارِیاہن جاین لبنہٕ یِوان گۄڈٕنٮ۪تھ وَنو أسۍ یِمہٕ گُجر بکروال چھِ گُجر بکروال چھِ اکھ ٹرٛایب یِم چھِ تِم ٹرٛایب یِم چھِ رچھان ژھاوٕلۍ تہٕ ژھاوجہِ پتہٕ چھِ أکِس جایہِ پٮ۪ٹھ روزان تہٕ بیٚیِس جایہِ گَژھان اتھ منٛز تہِ چھِ یِمہٕ کٲم کَران تہٕ اَمہِ سۭتۍ چھِ یِم پنُن روزگار پکاوان پکناوان یِمن چھِ وارِیاہ مسلہٕ مسٲیل یِوان تِکیٛازِ یِم چھِ روزان پہاڑن پٮ۪ٹھ یِم چھِ مطلب رٮ۪تہٕ کالس چھِ یِم روزان پہاڑن پٮ۪ٹھ تہٕ یُتھٕے مطلب یہِ چھُ واتان مطلب ونٛدٕ یِم چھِ روزان پُلینَن تِکیٛازِ تۭر چھِ لگان کَم تہٕ یِم یُس یُس یِہُنٛد یہِ چھِ آسان زٔمیٖن زِراعت یِم چھِ کَران سِفٹنٛگ کلٹٕویشن شِفٹنٛگ کلٹٕویشن مطلب گوٚو یِم چھِ اکھ زٔمیٖنُک اکھ حِصہٕ مطلب ژٹ مطلب کُلٮ۪ن اکھ حِصہٕ ژٹان سُہ تتھ مطلب زالان تہٕ تٔتھۍ منٛز کیٚنٛہہ وَوان تہٕ اَمے سٍتۍ پنُن روزگار یِم پکناوان سُہ گوٚو شِفٹِنٛگ کلٹِویشن مےٚ چھِ مطلب پنُن کلٹِویشن شِفٹہٕ کر اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ بیٚیِس جایہِ کَران صاف تہِ گَژھان چھِ مطلب یِمن چھِ وارِیاہ زیادٕ مسلہٕ مسٲیل یِوان ولنہٕ گۄڈٕ وُچھو أسۍ مطلب رِسورٕس لٮ۪حاظٕ تِکیٛازِ یِم چھِ آسان پہاڑن پٮ۪ٹھ روزان تِکیٛازِ یِمن چھِ لَگان وا اگر خُدا نہَ خاستہٕ یِمو منٛز کٲنٛسہِ طعبیت گٔے خراب یا کیٚنٛہہ گوٚو یِمن چھِ لَگان وارِیاہ ٹایِم گۄڈٕ اِوالو گژھنس تہٕ أمِس کیٛاہ دٔلیٖل آسہِ گٲمٕژ مطلب اگر نہٕ اگر نہٕ یِمن جنگل نٔزدیٖک آسان یُتھے یہِ تِمن چھِ آسان یِمن چھِ آسان علم مطلب ادوِیات یِم جنٛگلس منٛز یِم ادوِیات لبنہٕ یِوان چھِ تُہُنٛد علم چھُ آسان یِمن یِم چھِ وُچھان خبر أسۍ اَمہِ سۭتۍ ما گَژھِ کانٛہہ فرق مطلب یِم پریگنٹ ووٗمینٕز چھِ آسان یا یِم لیکٹیٹِڈ مَدر چھِ آسان تِمن چھِ پٮ۪وان ضروٗری ہاسپِٹل وِزِٹ کَرُن ویکسِنیٚشن خٲطرٕ یا یِہنٛدۍ یِم نِیٛوٗ نِیٛوٗ بیٚبی بارٕن بیٚبیٖز چھِ آسان تِمن چھِ پٮ۪وان اِمنایزیٚشن کَرٕنۍ تِکیٛازِ ضروٗری پولیٖن چھِ پٮ۪وان بچاوُن سارِوٕے لٮ۪حاظٕ چھِ یِمن أمۍ وِِزِ گَژھان مُشکِل دوٚیِم چیٖز گوٚو روڈ حِساب یِمن چھِنہٕ مطلب اَصٕل کنٮ۪کٹٕوِٹی آسان کِہیٖنٛۍ تاکہِ یِم ہٮ۪کان باقین شہرن گژھِتھ تاکہِ ییٚتہِ اَصٕل اَصٕل ہاسپِٹل ایٚویلیبُل چھِ یا ییٚتہِ اَصٕل اَصٕل ڈاکٹر ایٚویلیبُل چھِ یا ییٚتہِ اَصٕل اَصٕل چیٖز ایٚویلیبُل چھِ یِمو سۭتۍ یِمن یِمن وارِیاہ فٲیِدٕ میلہِ ترٛیٚیِم چیٖز چھُ یِم چھِ کَران سفر ایجُوٗکیشن لٮ۪حاظہٕ ایجُوٗکیشن لٮ۪حاظ مطلب گوٚو تِم چھِ روزان مطلب جنٛگ پٮ۪ٹھۍ کِنۍ جنٛگلن منٛز یِمن یِم شُرۍ چھِ آسان تِم چھِ روزان محروٗم ایجُوٗکیشنہٕ نِش تِم چھِنہٕ ہٮ۪کان پٔرِتھ کِہیٖنٛۍ تِکیٛازِ یِم چھِ اَکہِ دۄہ أکِس جایہِ پٮ۪ٹھ بیٛیِس جایہِ گَژھان بیٚیِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ گَژھان تَمہِ بیٚیِس بیٚیِس جایہِ گَژھان اَمہِ سۭتۍ چھُ سُہ یِمن اکھ وارِیاہ بُرٕ اَثر پَران تٲلیٖم لٮ۪حاظٕ یِم چھِ اَمہِ نِش تہِ یِہٕنٛدۍ بَچہِ محروٗم روزان بیٛاکھ چیٖز چھُ یِمن مطلب رِسورُس قۄدرت وسایِل یِم آسان چھِ اَتہِ تِم تہِ چھِ اَتہِ مطلب کَم کَم لِمِٹڈ آسان لِمِٹڈ مطلب ونہٕ بہٕ لِمِٹ چھُ آسان اگر یِم بیٚہن أکِس جاے پَہاڑس پٮ۪ٹھ تَتٮ۪س آسہِ اَکہِ قٕسمُک آب ایٚویلیبُل مطلب بیٚیِس جایہِ آسہِ نہٕ کِہیٖنٛۍ ایٚویلیبُل اَمہِ سۭتۍ تہِ چھِ یِمن ییٚتہِ مطلب وارِیاہ زیادٕ مُشکِل مسایل گَژھان کٔشیٖرِ منٛز چھِ مطلب باقٕے چیٖز چھِ ییٚتہِ لبنہٕ یِوان مطلب گُجِر بکروال چھِ مطلب یِم چھِ یِوان لبنہٕ ییٚتی نٔزدیٖک ایرِیاہس منٛز مطلب بیٛاکھ چھِ اکھ پٹھان اکھ گرٛوپ چھِ سُہ چھِ یِوان لبنہٕ ییٚتہِ بانٛڈی پورا ایرِیاس منٛز بیٛاکھ چھُ مطلب گُریز یہِ چھُ لبنہٕ یِوان یِم سٲلِم ٹرٛایبل گرٛوپ چھِ یِم چھِ یِہَے مظلب فیس کَران کانٛہہ کانٛہہ ٹرٛایبل گرٛوپ چھِ سُہ چھِ گوٚمُت لِٹٕل بِٹ اٮ۪ڈوانٕس اگر تِم نیرلی آسان بسان شہرس کُن یا کُنہِ اَصل سِٹی ییٚتہِ یِہُنٛد ایٚویلیبُل آسہِ فیسلٹی